ہیلو السلام عیلکُم اَکہِ دۄہ حظ پروٚژھ مےٚ کوشچن أکۍ کَمپٔنی ہِندۍ کاڈنیٹرن سُہ اوس اَکہِ پریویٹ کَمپٔنی ہُند کاڈنیٹر تٔمۍ پرٛژُھ مےٚ سوال دوٚپُن ژٕ کیازِ چھکھ یَژھان یہِ کَمپٔنی جویِن کَرٕنۍ ژٕ کیازِ چھکھ نہٕ فٔردر سِٹڈی کران کَمپٕلیٖٹ پَتہٕ مِلۍ ہی کینٛہہِ گورمینٹ جاب مےٚ دوٚپُس اَسہِ چھِ گرِ تھوڑا پونٛسن ہنٛز مَجبوٗری تَمہِ موٗجوٗب چھَس بہٕ مجبوٗر یہِ کانٛہہ تہِ جاب مِلنَس تہٕ آز گژھِ مےٚ کُنہِ تہِ جایہِ کانٚہہ تہِ جاب مِلُن بہٕ کرٕ ہا کٲم سِٹارٹ اَسہِ ٲسۍ تہِ پٔزی پٲٹھۍ تِمن دۄہن گرِ تھوڑا پرابلِم اَسہِ ٲسۍ گرِ تھوڑا فینانشل کَنڈِشن ٲسۍ نہٕ تِژھ کیٚنٛہہ تہٕ گرِ اوس تھوڑا مَسلٕے پَہمَتھ تہٕ پونٛسَن ہنٛز ٲسۍ واریاہ تٔنگی تَمہِ موٗجوٗب ٲسٕس بہٕ دَپان کُنہِ تہِ جایے کانٛہہ تہِ جاب مِلہِ ہا تہٕ یُس بہٕ کرٕ ہا سُہ تہٕ تِمو تھیاے پے تہِ تَتہِ اَصٕل تہٕ تَمہِ موٗجوٗب ٲسٕس بہٕ دَپان أتی کَرو جویِن تہٕ تِمو ووٚن مےٚ ووٚنُس یی کہِ اِنسانَس ییٚمہ گڑِ مٲلی مُشکِلاتن ہُند سامنہٕ چھُ گژھان تٔمۍ سۭتۍ چھُ پتہٕ سَمجھ تران کہِ رۄپیہِ ہُند ویلیو کیاہ چھُ بہٕ کرٕ ہا تٔمۍ گڑِ کَنٹِنیو پَنٕنہِ پَڑٲے مَگر بہٕ ہیٚچِس نہٕ گرِ کیٚو حالاتو سۭتۍ سۄ پَڑٲے پَتہٕ کَنٹِنیو کٔرِتھ کِہینۍ تہٕ مےٚ دوٚپُس یِہوے مَسلہٕ چھُ تَواے چھَس بہٕ دَپان بہٕ کرٕ ہا کانہہ جابٕے تٔمۍ دوٚپ اَدٕ گورمینٹ جاب خٲطرٕ کٔرزِہا ایپلے تہٕ ژےٚ کیازِ کوٚرُتھ پریویٹ کَمپٔنی ہِندِ جاب خٲطرٕ ایپلے مےٚ دوٚپُس گورمینٹ جاب خٲطرٕ چھُ نہٕ ییٚیہِ سَہل سَہل پوسٹے نیران تَمہِ خٲطرٕ چھُ مےٚ پرارُن وُنہِ واریاہَس ٹایمَس بہٕ ہیٚکہٕ نہٕ پرٲرِتھ کِہیںی اَسہِ چھُ گرِ واریاہ پونٛسَن ہنز سَختی لۄکُٹ بیٚنہِ چھِ تٔمِس چھُ ایڈمِشن کَرُن تٔمِس خٲطرٕ چھِ نہٕ پونٛسَے بوٚڑ بوے چھُ تہٕ تٔمِس چھُنہٕ مطلب پونٛسن ہُند توٗتاہ کیٚنٛہہ مَگر سُہ تہِ چھُ وُنہِ ڈِپیٚنڈنٹٕے تٔمِس تہِ چھُ سُہ تہِ چھُ گرِکین پٮ۪ٹھٕے ؤنہِ تٔمِس تہِ چھنہٕ رۄپیہِ وۄپیہِ کُنہِ طٔریٖقہٕ تران تہٕ میے چھُ وۄنۍ کیٚنٛہہ نہ تہٕ کیٚنٛہہ کَرُن اَگرسُہ توتہِ پرٕ لکٕٹۍ بیٚنہِ تہِ پَرِ تیٚلہِ کرٕ بٕے جاب تہٕ تٔمۍ دوٚپ اَدٕ کیاہ ٹھیٖک چھُ تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ ییٚتہِ چھُ اَصٕل پے دِوان تُل کر ژٕ یِہوے تیٚلہِ کَنٹِنیو تہٕ تُل تیٚلہِ چھُے ٹھیٖک یِہوے کوشچن حظ پرٛوھ مےٚ تٔمۍ تہٕ اَتھ دیُت مےٚ یہوے جواب